ہیٚلو ہیٚلو اسلام علیکُم تُہۍ ٲسِو حظ ٹھیٖک تُہۍ چھِو حظ ماسٹَر جی آ مےٚ اوس یُس میٛون بَچہٕ چھُ رِیان یہِ ہیٚکہوٗناہ تُہۍ ترٛٲوِتھ ژَتجِہَن مِنٹَن ہٕنٛدِ خٲطرٕ پَتہٕ کلاسہٕ پَتہٕ نٮ۪بر اَسہِ اوس تھوڑا کامِہ رژھ تَمی موٗجوٗب شُکریہ شُکریہ تُہُنٛد واریاہ زیادٕ شُکریہ مےٚ ؤنۍتَو تُہۍ بیٚیہِ بیٛاکھ چیٖز میٛون بَچہِ کٮُ۪تھ پَران چھُ مطلب میتھَس منٛز کٮُ۪تھ چھُ یہِ باقیَن سَبجَکٹَن منٛز کٮُ۪تھ تُہۍ کُس سَبجَکٹہٕ چھُہون یہِ پَرناوان اَچھا اَچھا ٹھیٖک أمۍ سٕنٛز پٔرفارمنس کِژھ چھِ تَتھ منٛز اَچھا اَچھا ٹھیٖک آ أسۍ چھِ أمِس گَرِ تہِ ہیٚچھناوان واریاہ زیادٕ اَکھتُے ؤنۍتو مےٚ تُہۍ باقیَن سَبجَکٹَن منٛز کٮُ۪تھ چھُ یہِ پَران اَہَن حظ تُہٕنٛز کَتھ چھےٚ پوٚز آ سکوٗل مطلب أسۍ چھِ یہِ ٹیٛوٗشَن تہِ پَتہٕ ترٛاوان بیٚیہِ چھِ پَتہٕ گَرِ شامَن تہِ پَرناوان مےٚ ؤنۍتو تُہۍ اَتہِ کٮُ۪تھ چھُ یہِ پٔرفارمنٕس ہاوان مطلب بیٚیہِ ما چھُ یہِ پَتھ بیٚہوان زیادٕ بیٚیہِ چھُو تۄہہِ یِمَن ووٚنمُت کیٛاہتھام پِرٛنٛٹِنٛگ چارٕج دِنہٕ خٲطرٕ سُہ سُہ کَمہِ سُہ چھُوا تۄہہِ ووٚنمُت اَچھا ٹھیٖک ٹھیٖک گوٚو ٹھیٖک تَمہِ خٲطرٕ بیٚیہِ ؤنۍتو مےٚ سپورٹس ایٚکٹِوِٹیٖز کِژھ چھِ یِم کَران اَچھا اَچھا ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے تَتھ وُچھو أسۍ بیٚیہِ بیٚیہِ ؤنۍتَو مےٚ ما چھُ فیٖس ویٖس کیٚنٛہہ بقایا اَدٕ حظ ٹھیٖک چھُ شُکریہ چلو بِہِو خۄدایَس حوال اَسلام علیکُم وعلیکُم